وٕنکٮ۪نَس ہَسا چھِ واریاہ چینٛج آمٕژ کٔشیٖرِ منٛز اٮ۪جوکیشنَس منٛز اِوٕن کہ وٕنکٮ۪نَس آن لاین سِسٹَم چھِ سورُے تہٕ لٔڑکَن چھِ یا سٹوٗڈَنٹَن چھِ یِوان وٕنکٮ۪نَس آن لاین پرٛوٚجکٹ دِنۍ یِمَن پٮ۪ٹھ تِم کٲم چھِ کَران تہٕ پَنُن یُس قٲبلیت چھِ تِم تَتہِ پَنُن شو کَران ییٚمکہِ سۭتۍ تِمَن واریاہ بٮ۪نِفِٹٕس چھِ ملِان تہٕ تِم چھِ ہٮ۪کان مطلب دُنیاہس منٛز پَنُن یِم اِنوویشَنٕز چھِ تِم چھِ ہٮ۪کان تِم اٮ۪کسپرٛٮ۪س کٔرِتھ یا پَنُن یہِ تہِ تِمَن مطلب قٲبلیت چھِ آسان تِم چھِ سُہ دُنیاہس شو کَران تہٕ کَشمیٖرَس منٛز ہَسا چھِ واریاہ چینٛج آمٕژ اٮ۪جوکیشنَس منٛز تہٕ باقٕے یِم اِنکلوٗجَن آف سافٹ سِکِلٕز رَنِنٛگ اِن کٔرکیوٗلَم وٕنکٮ۪نَس یُس آٹِفِشَل اِنٹٮ۪لِجَنٕس چھِ مطلب ایٚمکہِ سۭتۍ تہِ چھِ واریاہ مطلب سٹوڈنٛٹٕس یِم پَنُن پان چھِ ہٮ۪کان اٮ۪کٕسپرٛیٚس کٔرِتھ اٮ۪کسپرٛیٚس کٔرِتھ فی کُنہِ اٮ۪نٛگلہٕ اِوٕن کہ کمپوٗٹَر بیسٕڈ کۄسچنٕز چھِ آسان کۄسچنٕز چھِ آسان یُس آرٹِفہِ آٹِفِشَل اِنٹٮ۪لِجَنٕس اور پرٛژھان چھِ تہٕ ییٚمۍ ییٚمہِ سۭتۍ فی کانٛہہ سٹوٗڈںٛٹ سٹوٗڈنٛٹ ہٮ۪کہا اٮ۪کسپرٛیٚس کٔرِتھ پَنٕنۍ فیٖلِنٛگز کٔرِتھ یا یہِ تِمَن یہِ تِمَن أنٛدرٕ چھِ آسان تہِ چھِ تِم وٮ۪نٹٕلیٹ کَران تہٕ ییٚمکہِ سۭتۍ تہٕ تِمَن ہٕنٛز یُس صلٲحیت چھِ سُہ چھِ دۄہ کھۄ دۄہ بَڑان تہٕ اٮ۪جوکیشَن سٮ۪کٹَرس یُس کَشمیٖرَس منٛز چھِ اَتھ منٛز چھِ واریاہ پازٹِو چینٛج آمٕژ گۄڈنٮ۪تھ یُس جے کے بوس پٮ۪ٹھ یُس یہِ سی بی اٮ۪س ای گوٚو تیٚمکہِ سۭتۍ ہَسا آے واریاہ چینٛج اِوٕن کہ سٮ۪لبَس یُس رِلیٹٕڑ چھِ باقٕے یِم سٹیٹٕس چھِ اِنڈیاہس منٛز تِمَن سۭتۍ چھِ سُہ میچ کَران تہٕ باقٕے یوٗنیورسٹی یِم یوٗنیورسٹی اٮ۪کزامٕز چھِ آسان یوٗنیورسٹی ییٚمہِ ساتہٕ یوٗنیورسٹۍ لٮ۪ولہِ منٛز چھِ گژھان تمہِ ساتہٕ